مےٚ کوٚر اوترٕ اٮ۪مزان کَمپٔنی پٮ۪ٹھ فیس واش آرڈر یعنی کہِ ییٚمہِ سۭتۍ أسۍ بُتھ چھِ چھَلان گوٚو آزُک زَمانہٕ چھُ سُہ زِ صابَن چھُنہٕ اِنسان ہٮ۪کان یوٗز کٔرِتھ کِہیٖنۍ نہٕ گوٚو تَمہِ خٲطرٕ چھِ أسۍ اَلَگ اَکھ کَمپٔنی درامٕژ فیس واش چھِ اِنسان یوٗز کَران مگر سُہ اوس تیوٗتاہ اَصٕل زِ اَکھ اوس مےٚ بُتھِس اوس مےٚ خۄشکی نیران سُہ گوٚو مےٚ تمہِ سۭتۍ ٹھیٖک بیٚیہِ مےٚ فرٔٹ آسہٕ مےٚ تم گٔے مےٚ تمہِ تمہِ سٕنٛز تمہِ سۭتۍ ٹھیٖک پَتہٕ ووٚن مےٚ پنٛنہِ بیٚنہِ تہِ بٲیِس تہِ ووٚنُم دوٚپمَس بیٚنے مےٚ کوٚرے اِتھ کٮ۪نتھَن اٮ۪مزان پٮ۪ٹھ کوٚرے مےٚ فیس واشَن آرڈَر مگر سۄ چھِ تیوٗتاہ اَصٕل تمہِ سۭتۍ چھِ بُتھ گَژھان ٹھیٖک یِم خۄشکی چھے ژَلان تمہِ سۭتۍ سفیدی چھے ژَلان تمہِ سۭتۍ تمۍ تہِ ووٚن پَتہٕ دۄن بہٕ کَرٕ یہِ آرڈَر تمۍ کوٚر پَتہٕ تہٕ تمۍ تہِ کوٚر سُہ یوٗز سُہ اوس واریاہ اَصٕل سُہ پرٛوڈَکٹ فیس واش پرٛوڈَکٹ سُہ چھُ واریاہ اَصٕل کَمپٔنی تہِ سُہ اوس واریاہ اَصٕل پرٛوڈَکٹ تہِ یُس اَسہِ سُہ مےٚ آرڈَر اوس کوٚرمُت